ٹوٹَل چھِ کٔشیٖرِ منٛز شےٚ موسم یِوان شِشُر سونٛتھ وَندٕ ہَرُد گِرٛشَم یِمو ساروِیو منٛز چھِ مےٚ ہَرُد گژھان سارنٕے کھۄتہٕ زیادٕ خۄش یَتھ وَنان چھِ یُتھ یہِ پَن وَن پَتھَر چھِ پٮ۪وان سارنٕے پَن وَن لاگان چھِ پَتھَر پیوٚن تٔتھۍ چھِ وَنان ہَرُد ہَرُد چھِ مےٚ اِسی لیے پَسنٛد کیٛازِکہِ تَمہِ وِز چھِ سورُے کینٛہہ آسان واریاہ واریاہ واریاہ زیادٕ خوٗبصوٗرت یوٗتاہ خوٗبصوٗرت چھِ کہِ دِل چھِ گژھان شاد بیٚیہِ چھِ سکوٗن مِلان ہَرکُنہِ اَنٛدَس چھِ آسان پَن پَتھَر زیادٕتَر یُتھُے یِم زَن چِنار چھِ آسان یُتھُے تِمَن پَن چھِ پٮ۪وان سُہ چھِ واریاہ وا واریاہ زیادٕ خوٗبصوٗرت آسان سُہ نظارٕ چھِ آسان خوٗبصوٗرت اَتھ موسمَس نہ چھِ آسان زیادٕ تۭر نہ چھِ آسان زیادٕ گَرَم یہِ چھِ آسان واریاہ زیادٕ اَصٕل موسم بیٚیہِ یُس یہِ موسم چھِ اَتھ چھِ آسان اَتھ منٛز چھِ یُس زَن یہِ پَن چھِ پٮ۪وان سُہ چھِ لوٗکھ زالان بَناوان چھِس ژِنہِ یُس زَن یہِ موسم چھِ یہِ چھِ آسان اَکٹوٗبَرَس منٛز یہِ چھِ آسان واریاہ واریاہ واریاہ زیادٕ خوٗبصوٗرت چھِ آسان ییٚمہِ وِز زَن کٔشیٖر کٔشیٖرِ چھِ آلرٔڈی واریاہ زیادٕ خوٗبصوٗرت لیکِن یُتھُے یہِ موسم یِوان چھِ ہَرُد یہِ چھِ بَنان اَتھ چھِ یہِ چھِ اَتھ زَن یہِ خوٗبصوٗرتی چھِ کٔشیٖرِ یہِ چھِ اَتھ اِضافہٕ کَران یِژھ خوٗبصوٗرٕے ییٖژاہ خوٗبصوٗرت چھِ وَنان چھِ نہ یہِ اگر یَتھ دُنیاہَس منٛز کُنہِ جایہِ جنّت سُہ چھِ کٔشیٖرِ منٛزٕے یُس زَن یُس زَن یہِ پَن پَتھَر چھِ پٮ۪وان یہِ چھِ بَناوان اَتھ واریاہ زیادٕ بہتریٖن تہٕ واریاہ زیادٕ خوٗبصوٗرت